اگر أسۍ گامَس مَنٛز گامٕچ کَتھ کَرو کہِ گامَس مَنٛز کِتھ کٔنۍ چھِ یِم گیمہٕ یِمَن لُکَن فٲیدٕ دِوان اگر وۄنۍ أسۍ نطر تراوو گامَس مَنٛز چھِ تِژھ گیمہٕ تہِ یِوان گِندنہٕ یِمَن کُن بَچَن زیادٕ دھیان چھُ آسان کٲنسہِ بَچَس چھَنہٕ آسان ٲں پَرنَس کُن زیادٕ دِلچَسپی کِہیٖنۍ سُہ چھُ أتھۍ کٲنسہِ بَچَس چھِ آسان گیمہِ مَنٛزٕے مطلب گِندنَس مَنزٕے دِلچَسپی یُتھ سُہ پَتہٕ یُتھ مطلب گِندان چھُ کہِ تٔمِس چھُ تَمہِ سۭتۍ واریاہ فٲیدٕ مِلان اگر أسۍ گامچٮ۪ن گیمَن ہنٛز کَتھ کَرو گامَن مَنٛز چھِ زیادٕ یِوان کَبَڑی چھے یِوان گِندنہٕ کھو کھو چھُ یِوان گِندنہٕ یا زیادٕ تَر چھُ یِوان رَڑی یَس چھُ یِوان گِندنہٕ چِنارے چھُ یِوان گِندنہٕ یا ٲں آ کرِکَٹ چھُ یِوان گِندنہٕ کھو کھو چھُ یِوان گِندنہٕ یا ٹایکانڑو چھُ یِوان گِندنہٕ ایمہِ ییٚلہِ یِم گِندان گِندان گِندان گِژھان چھِ اَمہِ سۭتۍ چھِ یِم تراوان پَتہٕ پَننہِ ایکڈمی تہٕ تمہِ سۭتۍ تہِ چھُ یِمَن اَکھ اَکہِ قٕسمُک فٲیدٕ واتان تہٕ یِم چھِ تَمہِ سۭتۍ پَتہٕ باقٮ۪ن بَچَن تہِ ہیٚچھناوان وۄنۍ اگر أسۍ دِمہٕ بہٕ اَکھ ایٚکزامپٕل اَسہِ چھُ گامَس مَنٛز پَنُن اَکھ لٔڑکہٕ تٔمِس ٲس نہٕ پَرنَس سۭتٮ۪ن تیٖتاہ تہِ جل دِلچَسپی کِہیٖنۍ نہٕ تٔمِس ٲس دِلچَسپی کِرکَٹَس مَنٛز ییٚلہِ سُہ کِرکَٹ گِندان گِندان گِندان گوٚو گۄڈٕ اوس نہٕ تٔمِس تیوتاہ تیوتاہ تَگان کینٛدُن کِہیٖنۍ مگر ییٚلہِ تٔمِس وۄنۍ واریاہ دِلچَسپی اُکُن بَڑے تہٕ تہٕ سُہ گوٚو گِندان گِندان گِندان تہٕ تٔمۍ سُہ چھُ اَزٕ آل رَونڑَر یِوان ماننہٕ سُہ چھُ اَز بالَر تہِ یِوان ماننہٕ سُہ چھُ اَز بیٹَر تہِ یِوان ماننہٕ ییٚمہِ سۭتۍ تٔمِس واریاہ مطلب عزت تہِ بَڑیو تٔمۍ سٕندِس مٲلِس ماجہِ تہِ بَڑیو عزت سُہ چھُ اَز تِیُتھ کرِکَٹ گِندان ییٚمہِ سۭتۍ تہِ سُہ چھُ اَز کَشمیٖرَس مَنٛز یِوان ماننہٕ ہَتاکہِ ٲں مطلب یِنہٕ والٮ۪ن دۄہَن مَنٛز ما ہیٚکہِ سُہ ٲں مطلب سِٹیٹ لیٚولہِ پٮ۪ٹھ یا اِنٹَرنیشنَل لیٚولہِ پٮ۪ٹھ تہِ گِندِتھ وۄنۍ اَگر أسۍ بیٚکہِ گیمہِ ہِچھ ٲں بیٚکہِ اَکھ گیمِچ کَتھ کَرو یۄس گامَس مَنٛز زیادٕ گِندنہٕ چھے یِوان سۄ چھے یِوان چَس چٮَس تہِ چھے اَکھ تِژھ گیم یہِ چھِ اَکھ دٮ۪مٲغی گیم مطلب یہِ یہِ یَتھ دٮ۪ماغ چھُ اَسہِ پیٚوان لگاوُن ییٚلہِ أسۍ چَس چھِ گِندان یہِ پٕلییَر تہِ چھُ آسان خطرناک أمِس چھُ آسان پَتاہ مے کِتھ کٔنۍ چھُ گِندُن مےٚ کَتٮ۪ن پَزِ یہِ رول کَرُن تہٕ ییٚمہِ سۭتۍ سُہ زینان چھُ تہٕ ییٚمہِ سۭتۍ سُہ مشہور چھُ گَژھان پَتہٕ چھُ سُہ تراوان مطلب ہَر کُنہِ گیمہِ مَنٛز چھُ پَنُن پَنُن فٲیدٕ ہَر کانٛہہ گیم چھے پَنُن پَنُن فٲیدٕ دِوان ٲں مطلب چٮَس یِم چھِ تراوان پَتہٕ پَنٕنۍ پَنٕنۍ ایٚکڈمی پَتہٕ چھِ تِم تَتہِ ہیٚچھناوان تۄہہِ کِتھ کٔنۍ پَزیٚو یہِ گِندٕنۍ تہٕ امہِ سۭتۍ کیاہ مطلب فٲیدٕ چھِ اَسہِ واتان یوتاہ تہِ زیادٕ اِنسان گیمہٕ چھُ گِندان یہِ چھُ اَسہِ مطلب جِسمٲنی فٲیدٕ تہِ دِوان تہٕ نفسِیٲتی فٲیدٕ تہِ دِوان